ڈِسکرٛایب یہِ چھِ واریاہ بہتریٖن طریٖقہٕ یَتھ منٛز وَنُن تِکیٛازِ مےٚ چھِ واریاہ لوکل جایہِ وُچھمژ کٕلاینٛبنٛگ خٲطرٕ یِم چھِ اصٕل یونیٖک کٔشیٖرِ منٛز چھِ واریاہ جایہِ یِمَن پٮ۪ٹھ أسۍ یہِ چھِ ٹرٛیوٕل کران ٹرٛیوٕل نہٕ کیٚنٛہہ ایڈویٚنچَر چھِ کٕلاینٛبنٛگ یَتھ وَنان چھِ أسۍ ٲں انگریٖزی باشا منٛز تَتھ منٛز چھِ أسۍ کران واریاہ کیٚنٛہہ یۄس یہِ چھِ اسہِ دِوان واریاہَن چیٖزَن منٛز مدد اَمہِ سۭتۍ چھِ أسۍ میٚنٹلی تہِ روزان فِٹ فِزِکٕلی تہِ روزان فِٹ بیٚیہِ چھِ مےٚ چھِ وُچھمَژ واریاہ جایہِ چھِ اسہِ مےٚ وُچھمَژ پَننہِ کٔشیٖرِ منٛزٕے یِم کٕلاینٛبنٛگ خٲطرٕ چھِ تِمَو منٛز چھِ اَکھ جاے یۄس ییٚتہِ یور چھِ نیران ییٚتہِ پٮ۪ٹھ چھِ ژتجی پَنٛژاہ کِلوٗمیٖٹر جاے اَکھ دوٗر یَتھ وَنان چھِ سۄنہٕ مرگ تَتہِ چھِ اَکھ لوکیشَن ییٚتہِ

تَتھ چھِ تِم کٕلاینٛبنٛگ چھِ تَتھ ہیٚچھناوان آرمی آرمی سولجَر یِم واریاہ چھِ کران تِم چھِ کران پتہٕ مدد واریاہَن چیٖزَن یُتھٕے تِم ہیٚچھان چھِ تَتیٚتھ مےٚ چھِ وُچھمُت تہِ ٲں تَتیٚتھ چھُنہٕ عام ناگرِکَس اجازت کٕلاینبنٛگ کرنَس کیٚنٛہہ تِکیٛازِ سُہ چھِ اَکھ ویری واریاہ رِسکی جاے کٕلاینٛبنٛگ کرنَس مگر مےٚ چھِ یہِ واریاہ لَٹہِ پانہٕ کوٗشِش کٔرمٕژ یِمَن دۄہَن چُھٹی ٲسۍ آسان آرمی سولجَرَن بہٕ اوسُس ٹرٛاے ہیٚوان کَرُن مگر یہِ اوس واریاہ مشکل مگر مےٚ واریاہ لَٹہِ چھِ ٹرٛاے کٔرمٕژ مےٚ مگر ٲں پوٗرٕ چھُس نہٕ ہیٛوکمُت کیٚنٛہہ مگر تھوڑا بہت اوسُس کھسان ہیٛور مےٚ چھِ آمُت یہِ واریاہ پَسنٛد مگر یِہِ تہِ چھُس بہٕ سونٛچان یِم سولجٲرٕز کَمہِ آیہِ چھِ یہِ کران پتہٕ چھِ تِم ہیٚکان یہِ کٔرِتھ تَؤے چھِ مےٚ واریاہ یہِ چیٖز پَسنٛد تہٕ سولجَر تہِ چھِ یِم ہیٚکان کٔرِتھ بہٕ چھُس سولجَرو سۭتی اِنَسپایَر اَتھ گوٚمُت مےٚ چھِ آمُت یہِ پَسنٛد واریاہ چیٖز اَمے ذریعہ چھِ اِنسان أسۍ ہیٚکان کٔرِتھ واریاہ واریاہَن چیٖزَن یُس ییٚتہِ بیٛوٗٹی چھِ اَکھ گٔے سۄ بیٚیہِ ییٚلہِ گژھان چھِ أسۍ پہلگام پہلگامَس منٛز چھِ یُتھٕے أسۍ ہیٛور کھسو دَہ وُہ کِلوٗمیٖٹَر تتہِ چھِ اَکھ جاے تَتھ جایہِ چھِ ناو آرو آرو ویلی تہِ چھِ تَتھ أسۍ وَنان تٔتی چھِ اَکھ بہتریٖن جایہِ کٕلاینٛبنٛگ کرنٕچۍ سُہ چھِ فیمَس جاے یِوان ماننہٕ ٲں اَکھ واریاہ فیمَس جاے گٔے سۄ زٕ ساس ژۄداہ پٮ۪ٹھ تِکیٛازِ یہِ چھِ سۄے جاے ییٚتہِ اَکہِ موٗوی ہنٛز شوٗٹِنٛگ تہِ آیہِ اَکھ پارٹُک انجام دِنہٕ یۄس تۄہہِ وُچھمٕژے آسیٚو بَجرَنگی بھایجان اَمہِ موجوٗب چھِ أسۍ واریاہ چیٖز کران تَؤے چھُس بہٕ وَنان اَتھ منٛز چھِ کٔشیٖرِ منٛز چھِ واریاہ جایہِ کٕلاینٛبنٛگ خٲطرٕ تِمو منٛز چھِ اَکھ جاے یِیٚتہِ تِمو منٛز چھِ اَکھ جاے یِیٚتہِ یۄس أسۍ مَزَس ٲں یۄس أسۍ یور چھِ آرو ویلی چھُو تۄہہِ پَیی بیٚیہِ چھِ اَکھ بیٛاکھ تہِ جاے یَتھ وَنان چھِ اہربَل تَتھ منٛز چھِ اَکھ مشکل یہِ کَرُن واٹَرفال چھُ تَتہِ تتہِ اَکھ بٔڑ بار واٹَرفال یَتھ منٛز اِنسان چھِ کران یہِ کٕلایِنٛبنٛگ یہِ چھِ تَتہِ واریاہ مدد کران اِنسانَس پتہِ چھِ أسۍ گژھان بیٛاکھ جاے چھِ یہِ چھِ واریاہ جاے بہٕ ہیٚکہٕ نہٕ ؤنتھٕے یہِ کۭژاہ جاے چھِ مگر یِم چھِ واریاہ سارے خوٗبصوٗرَت جایہِ اَمہِ موجوٗب کٕلاینٛبنٛگ کرنہٕ خٲطرٕ بیٚیہِ چھِ تِم بیٛوٹِفٕل تہِ واریاہ یَتھ أسۍ وَنان چھِ پَننہِ یتھ ماجہِ زبانہِ منٛز خوٗبصوٗرت چھِ واریاہ اَتھ چھِ میٛون اَکُے چیٖز وَنُن اسہِ پَزِ واریاہ واریاہ کٕلاینٛبنٛگ کَرٕنۍ بیٚیہِ چھِ مےٚ واریاہ جایہِ وُچھمَژ مگر یہِ بہٕ ہیٚکہٕ یہِ واریاہَن چیٖزَن منٛز ہیٚکو أسۍ یہِ سَمبھٲلِتھ کانٛہہ کٲنٛسہِ چھِ وَنان ڈِسکرٛایِب کَرُن سُہ ہیٚکہٕ بہٕ واریاہو چیٖزو ؤنِتھ تَتھ منٛز چھُ اَکھ چیٖز اسہِ یۄس بیٛاکھ جاے چھِ سۄ چھِ اسہِ ییٚتی حظ نزدیٖکٕے مانَسبَل لیک اَتھ چھِ لیک ووٚن مےٚ اَمہِ موجوٗب اَتھ چھِ لیک سۭتۍ پہاڑَس سۭتۍ یہِ چھُ واریاہ واریاہ مدد دِوان اسہِ واریاہَن چیٖزَن منٛز اَمہِ سۭتۍ أسۍ تہِ روزان مےٚ چھِ واریاہ جایہِ وُچھمَژ کٔشیٖرِ منٛز کٕلاینٛبنٛگ خٲطرٕ واریاہ جایہِ وُچھمَژ اَتھ منٛز چھِ اَکھ جاے یِہِ تہِ